ہیٚلو اسلامُ علیکُم وعلیکُم سلام الحمدُللہ تُہۍ چھُو ٹھیٖک صحت چھُ حظ ٹھیٖک اَس اَسہِ حظ ترٛایے تۄہہِ اوترٕ تہِ وَٹٕس اَپَس پٮ۪ٹھ نا سُہ یہِ دۄپیو اَسہِ دیٖتو یہِ بَنٲیِتھ نا ڈِزایِن دیٖتَو اَسہِ مکانُک

تُہۍ ٲسِو شاید بِزی مےٚ کَرے فون تۄہہِ کوٚرُو نہٕ فون تُلُو نہٕ تۄہہِ کِہیٖنۍ تِنہٕ اَسہِ کَرے فون تۄہہِ آسیو بیسِک تَۄہہِ ما آسنو فون یِوان زیادٕ تہٕ تَمی موٗجوٗب آسِنو تۄہہ وُچھمُتٕے وۅں اَسہِ اوس یہِ مَکانَس دیُن ڈِزایِن آ یہِ چھُ سُمال بَجٹَس منٛزٕے بَناوُن مکان لۄکٹُے پَہَنس مگر یہِ چھِ لۄکٹُے مَکان یہِ چھُ یِہوٚے زٕ ڈاے مَلرَن پٮ۪ٹھ چھِ بَناوُن لۄکٹُے بَجَٹ چھُ یِہوٚے رۄپیَس تٕرٛہ پَنٛژھ تٕرٛہ لَچھ آ تٕرٛہ پانٛژھ تٕرٛہ لَچھ چھِ بَجَٹ أتھۍ پٮ۪ٹھ زٔمیٖن چھِنہٕ تیوٗتاہ کیٚنہہ زٔمیٖن چھُ ژور مَلرٕ تام ٹوٹَل آ یِہوٚے زٕ مَلرٕ تام چھُ اَسہِ بَناوُن آ یہِ تھٲیُو تُہۍ ڈَبٕل سِٹوری تھٲیِو تُہۍ اَتھ اہن حظ آ ہال چھِ اَتھ تھاوُن بۄنہٕ تہِ تہٕ ہیٚرِ تہِ تھٲیوُس تیٚلہِ ہال

آ مےٚ باسان سُہ ما گژھ اَسہِ اٮ۪کٕسپٮ۪نسِو زیادٕ پَتہٕ کِنہٕ نہ اگر گژھیس تیٚلہِ تھٲیوُس یہِ یِتہِ تھٲیوُس تیٚلہِ واش روٗم تھٲیوُس اَٹیچ تیلہِ مگر سارٕنی کَمرَن نہٕ کینٛہہ بیٚڈ روٗم چھُنہ تٔتھۍ یوت تھٲیوُس تیٚلہِ بیٚیہِ تھٲیوس سٮپریٹ اَکھ تہِ باتھ واشروٗم سُہ تھٲیِوُس سایٹہِ پٮ۪ٹھ حظ ییٚمہِ دۄہ تُہۍ فرٛی ٲسِو تَمہِ دۄہ دِمو تیٚلہِ نظر نہ نہ ٹوٗ ٹوٗ ڈے سٕے منٛز اَگر تھری ڈے یس منٛز دِمو سُہ گژھ نا مےٚ باسان زیادٕ ایٚکٕسپٮ۪نسِو سُہ حظ چھِ حقیٖق تَتھ لَگہِ نا پتہٕ پیمٮ۪نٛٹ ما لَگیٚس زیادٕ تَتھ منٛز کیٛاہ نیرِ سٹوری تَتھ منٛز یہِ نہٕ دۄنوَے سِٹوری منٛز اَصٕل یہِ ٹھیٖک ٹھاک بَنہِ ٹھیٖک

ٹھیٖک ٹھیٖک ٹھیٖک سیکنڈ سٹوری منٛز نیریٛا ہال تتھ سُہ بوٚڈ ہال اچھا ٹھیٖک نہ سیٚکنٛڈ سٹوری منٛز چھُس نہٕ بہٕ چھُس ونان یُس یہِ چھُنا ہال آز کَڑان پَشس تَل آ سُہ گوٚژھُس نیرُن اَصٕل پَہنَس اَہن حظ اَہن حظ پانٛژھ تٕرٛہ لَچھ چھِ بَجَٹ تہٕ پَتہٕ وٕچھو سُہ مےٚ ما گژھِ آوُٹ آف بَجَٹ ما گژھِ سُہ پتہٕ پانٛژھ تٕرٛہَن ہیوٚر آ سُہ چھُ پَیی ہالَس چھِ کَرٕنۍ کَمرٕ کیٛاہ تھٲیِو تُہۍ بیڈ روٗم یِم چھِنہ تِم کیٛاہ تھٲیِو تُہۍ بوٚن اچھا داہ بَے داہ اہن حظ کِہیٖنۍ تہِ نہٕ اہن حظ سُہ چھُ حقیٖقَت نَتہٕ اگر بہتریٖن روزِ اگر تُہۍ سایٹہِ پٮ۪ٹھ دِیٖہُو نظر سُہ روزِ ہہ جان کیٛازِ تۄہہِ ییٖہَو تَتھ پٮ۪ٹھ پانَے سٕمجھ زٔمیٖن کمہِ حِساب چھِ سُہ روزِ مےٚ باسان بہتریٖن اگر تُہۍ سایٹہِ پٮ۪ٹھ نظر دِیِو

اِنشاء اللہ مےٚ کٔرۍزیو فون تہٕ آ مےٚ کٔرۍزیو تُہۍ فون ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اسَلامُ علیکُم